ہیٚلو اسلام علیکُم وعلیکُم سَلام ٹھیٖک چھُو اَہَن حظ ٹھیٖک اَسہِ حظ ٲسۍ یِم نِنۍ ییٚتہِ اَہَن حظ آ گَرَس خٲطرٕ بیٚیہِ چھِ مےٚ نِنۍ دُکانَس پنٕنِس خٲطرٕ تہِ ہُتھٕ پٲٹھۍ ہول سیل مےٚ چھِ فٔرنیٖچَر مےٚ چھِ واریاہ صوفا ووفا نِنۍ بیٚیہِ یِم کُرسی مگر وُڈَن بیٚیہِ چھُ بیٚیہِ چھُ وُٹَن بیٛاکھ یُس مطلب سُہ چھُ آسان یہِ صوفا اَہن حظ او مےٚ چھُ ضروٗرت سُمارٹ فٔرنیٖچَر تَتھ کیٛاہ چھُ ریٹا ویٹا گژھان اَہَن حظ آ تَتھ گَژھِ نہٕ حظ تَمہِ کَم کِہیٖنٛۍ

نہَ نہَ گٲڑۍ وٲڑۍ چھِ مےٚ گَرے سۭتۍ سٲرٕے کیٚنٛہہ مےٚ چھِ ڈاج گَرِ پَنُن اَہَن حظ ڈیکوٗریشن مےٚ چھِ ضروٗرت ہُم یِم سیٚلَن پٮ۪ٹھ چھِ اِلٮ۪کٹِرٛک بغٲر کیٛازِکہِ کُنہِ ساتہٕ چھِنہٕ پاوَر آسان کِہیٖنٛۍ مےٚ حظ چھِ واریاہ یِم ضروٗرت دَہ وُہ میٖٹر کوٚت حظ اَچھا اَچھا بیٚیہِ اوس مےٚ یہِ یِم ضروٗرت کُرسی چھا اَتہِ کُرسی کٕننہِ مےٚ چھِ کُرسی ہَتھ کھنٛڈ ضروٗرت کیٛازِکہِ اَسہِ چھ گَرِ یہِ فَنٛگشَن رٮ۪نٛٹَس پٮ۪ٹھ حظ رٮ۪نٛٹَس پٮ۪ٹھ آ أکِس کُرسی کوٗتاہ چھُ اَچھا اَچھا آ اَکھ حظ اَکھ حظ تھٲوِو تِم کُرسی ہَتھ مگر یِمَن دِمہٕ بہٕ ٲٹھ ساس رۄپیہِ بیٚیہِ دِی تھٲوِو تُہۍ مےٚ ڈیکوٗریشَن بیٚیہِ چھِ یِم تھاوُن سُماٹ فرنیٖچَر سُماٹ فرنیٖچَر کوٗتاہ تانۍ گژھِ مےٚ سورُے ٖیِم چیٖز سٲری ڈیٚکوٗریشَن ویٚکوٗریشَن ہٮ۪تھ آ ٹھیٖک چھُ یہِ بیٚیہِ بیٚیہِ چھُو حظ ٹھیٖک تُہۍ